ہیلو اسلام علیکُم وعلیکُم السلام

وٕنِو حظ

اچھا إں تُہُۍ ہیکوا صُبَس میون کلِنِک یِتھ تہٕ بہٕ کَرہو تۄہہِ چیٚک اَپ اہن حظ اہن حظ آ تٕتی چھُ سایِڈَس مےٚ تہٕ تُہُۍ ہیکِو تور یِتھ مےٚ چھِ دَہ بَجے اوپنِنٛگ ٹایِم تُہُۍ

بَنٛد چھُ گَژھان شیٚیہِ بَجہِ آ أسۍ چھِنہٕ یِتھ پٲٹھۍ تھاوان کینٛہہ تہٕ آتھوار ہاڈلی چھِ آسان آتھوار اَہن حظ آ أسۍ آسَو ایویلبل تُہُۍ ییٖزٮ۪و دَہ بَجے برٛونٛہہ کُن ییٖزیو تُہۍ تُہۍ یِیِو یُس گَن تۄہہِ ٹھیٖک باسہِ اچھ ٹھیٖک چھُ کانٛہہ پَرواے تُہُۍ وٕنِو مےٚ تۄہہِ ناو کیاہ حظ چھُ بہٕ تھاو لیٖکھتھ پتہٕ حظ چھُ سَہَل ٹھیٖک چھُ تہٕ بییہِ تامَتھ تُہُۍ کھیٚیہِ زٮ۪و نہٕ کِہیٖنۍ یہِ سَرٕد وَرٕد ییٚمہِ سۭتۍ تۄہہِ یہِ زیادٕ بَڑیو تہٕ تامَتھ ییٖتِس کالَس تُہُۍ صُبَس وٲتِو یوٚر تہٕ بییہِ یہِ روٗد ووٗد پییہِ توکُن نیٖرۍزٮ۪و نہٕ کینٛہہ روٗدَس منٛز یا بییہِ کُنہِ جایہِ بییہِ چیٚیہِ زٮ۪و گَرم تریٚش فیٖس أسۍ چھِ ہُتھ پٲٹھۍ ہٮ۪وان مَطلَب ژے چھُ تۄہہِ زٕ ہَتھ رۄپیہِ دِنۍ ہُتھ پٲٹھۍ پَتہٕ دوا دَوا وَوا کیاہ لَگہِ وٕ تۄہہِ سُہ چھُ اَلگ سُہ وَنو بہٕ تۄہہِ تِتھے پٲٹھۍ ییٚمہِ حِساب بہٕ تۄہہِ دَوا لیکھوٕ آ بییہِ چھِو حظ کینٛہہ پرٛژھُن ٹھیٖک گوو تیٚلہِ السلام علیکُم السلام